ییٚلہِ بہٕ کٲم چھَس مۄکلاوان کٔرِتھ مےٚ چھِ عادت کہِ کٲم مۄکلاوٕ بہٕ کٔرِتھ پَتہٕ چھَس بہٕ گِنٛدان مےٚ چھِ لَگان جھال بیٹ گِنٛدنَس واریاہ زیادٕ مَزٕ بہٕ اگر کُنہِ تہِ کامہِ آسہٕ کُنہِ تہِ جایہِ آسہٕ ییٚلہِ بہٕ اورٕ چھَس یِوان تہٕ بہٕ چھَس گَھرِ گِنٛدان پننِس بٲیِس سۭتۍ جھال بیٹ مےٚ چھِ گِنٛدُن واریاہ زیادٕ پَسنٛد بیٚیہِ چھَس بہٕ منٛزٕ منٛز کِرٛکیٚٹ تہِ گِنٛدان بیٹ بال گِنٛدان تٔمِس سۭتۍ گِنٛدان سۄزَس تہِ گِنٛدان بہٕ چھَس واریاہ گیمہٕ گِنٛدان مےٚ چھِ سَپورٹٕس واریاہ زیادٕ پَسَنٛد سَب گیمہٕ گِنٛدنہِ چھِ مےٚ واریاہ زیادٕ پَسَنٛد بہٕ کۭژاہ تہِ کٲم کَرٕ مگر شامَس چھَس بہٕ ہمیشہِ گیمہٕ گِنٛدان گھَرِکیٚن سۭتۍ ٹایِم دِوان ٹایم گُزاران یُس مےٚ واریاہ زیادٕ پَسَنٛد چھِ لَگان ٹایم گُزارُن